ییٚتہِ چھِ لۄکٕٹ عیٖد تہٕ بٔڑ عیٖد مَناونہٕ یِوان مُسلمانَن ہٕنٛز لۄکٕٹ عیٖد چھِ اَتھ خوشی یِوان مَناونہٕ سۄ چھِ یِوان روزدٲری پَتہٕ مَناونہٕ بٔڑ عیٖد چھِ قۄربٲنی مُتعلِق تہٕ ریٚلِجَس پرٛٮ۪کٹِسِز اِن بِلیٖفٕز ہِنٛدوٗ مُسَلمان سِکھ عصایی چھِ پانہٕ ؤنۍ بٲے أسۍ چھِ پرٛٮ۪تھ ساتہٕ یَکجاہ آسان پرٛٮ۪تھ کانٛہہ ریٚل بیٚیہِ چھِ أسۍ اَصٕل باے چارہ چھِ اَسہِ پانہٕ ؤنۍ